السلامُ علیکُم سَر وعلیکُم السلام سَر ٹھیٖک چھُو حظ اَصٕل پٲٹھۍ حظ مےٚ حظ چھِ پَران یہِ شُرۍ زٕتُہندِس سکوٗلَس مَنٛز أکِس چھِ ناو یوسُف بیٚکِس چھِ ناو اعجاز یِم نہٕ حظ چھِنہٕ دۄنوَے پَران یِم کِہیٖنۍ نا چھُو تُہی کَران یِمَن چَک پٔرفارمَنٕس نہ چھِ تِم گَرِ کٲمٕے کَران نہ چھِ تِمَن تُہۍ اٮ۪ساینمٮ۪نٛٹٕے دِوان تِمَن چھِنہٕ تَتہِ میڈَم پَرناوان تہِ تِم چھِ پرناوان تِمَن زَبٲنی بٔلۍ پَتہٕ چھِنا وَنان وَنسا یہِ کَتھ جایہِ چھُ لیٖکھِتھ تِمَن چھَنہٕ پَیی آسان تِم چھِ زَبٲنی پَران سورُے

ٹھیٖک نا نا تِمَن چھِ تِمَن چھِ تِمَن ہا چھِ کِتاب صحیح زبٲنی یاد اَنٛد ہٮ۪تھ مطلب چھُنا فرنٛٹ پیج فرنٛٹ پیج چھِ تِم کَران زبٲنی یہِ سِٹاٹ اَنڈٮ۪س تام تِم ٲسۍ تِمَن زبٲنی سورُے یاد مگر تِمَن چھُنہٕ پَے کَتٮ۪تھ کیٛاہ چھِ لیٖکھِتھ یاد چھُ تِمَن سورُے انٛد ہٮ۪تھ بیٚیہِ تِمَن چھِ ہیٚنڈ رایٹِنٛگ واریاہ کَمزور

اچھا ٹھیٖک اچھا بیٚیہِ اوس کٔمۍ تام بیٚیہِ اوس کٔمۍ تام میڈم دِیُتمُت نوٹ تٔمِس میٛٲنِس بَچَس تَتھ تَتھ اوس لیٖکِتھ کہِ تُہۍ نَسا چھُو نہٕ تُہۍ چھُو نہٕ گَرِ وٕچھان ییٚمِس یِم کاپی واپی کِہیٖنۍ نا چھُو یہِ کَرناوان یہِ ہوم ؤرٕک گَرِ تٔمۍ چھِنہٕ آسان تَتھ منٛز سیوٚد لیوکھمُت کِہیٖنۍ یِمَن کیٛاہ چھُ یہِ کَرٕنۍ یہِ کیٛاہ چھِ وَنان یہِ گَرِ کۄس کٲم چھِ یِمَن کَرٕنۍ تہِ چھُنہٕ آسان لیکھتٕے

ٹھیٖک ٹھیٖک اچھا بیٚیہِ بییٚہِ ؤنۍتو یہِ کہِ یَتھ تۄہہِ چھُ کیٛاہ تام فیٖس تہِ کیٛاہ تام کھولمُت تِمَن کیٛاہ تام زٕ ہَتھ رۄپیہِ اٮ۪کسٹرٛا کیٛاہ تام اچھا بییٚہِ چھُ صبحٲے یِوان تُہُند گاڑِ وول سُہ چھُ یِوان سُلی سکوٗل سکوٗل چھِ تِم تِم چھِ وَنان اَسہِ چھِ نیرُن ساڑی ٲٹھِ سکوٗل سُہ چھُ پَتہٕ آسان تَتہِ بِہِتھ نیٚبرٕ مےٚ چھُ باسان سُہ چھُ یِوان تھوڑا بہت زیٛا زیٛادَے سُلی پہمَتھ سُہ چھُ تھوڑا بہت زیادَے سُلی پہمَتھ یِوان بیٚیہِ گَژھِ سُہ صُبحاے چھُ نا آسان یہِ چھُ نا سُہ پرٛوگرام آسان کیٚنٛہہ أمِس تہِ گَژھِ دِیُن کیٚنٛہہ کُنہِ منٛز کیٚنٛہہ پاٹسِپیشَن کَرنہٕ خٲطرٕ یِمَن دۄنؤنی ٹھیٖک ٹھیٖک ٹھیٖک ٹھیٖک چلو وۄنۍ وٕچھنا بہٕ مطلب اَکھ رٮ۪تھ گٔژِتھ کیٛاہ تِمَن گَژھیٛا کیٚنٛہہ پٔرفارمَنٕس اِمپرٛوٗ کِنہٕ نا چھا ٹھیٖک چلو اوکے اللہ حافظ ہہ اوکے